یُس کٔشیٖرِ ہُنٛد کلچر چھُ اتھ منٛز چھِ وارِیاہ چیٖز یِم پنٛنہِ مطابق ٹھیٖک چھُ تہٕ یِمن سٲنِس مذہبی سٲنِس روزمررہ زنٛدگی سۭتۍ اکھ اہم حِصہٕ چھُ تہٕ یِمہٕ یِمہٕ سوشل کوڈٕس چھِ یِم چھِ سون بِہیویر سٲنۍ چیٖز وٕچھان اگر أسۍ وٕچھو یِمو سۭتۍ چھِ وارِیاہ چیٖز گَژھان تہٕ آز یُس آز کا نوٚو دور چھُ آمُت اَتھ منٛز چھِ أسۍ وٕچھان وارِیاہ تِمہٕ چیٖز زایہِ یِم نہٕ اَسہِ خٲطرٕ ضُروٗری ٲسۍ کِہیٖنۍ تہٕ تِمو سۭتۍ کیٛاہ چھِ گَژھان أسۍ چھِ آز ہاوان پنُن پان أزکِس بارس منٛز اگر أسۍ وٕچھو الکوہل کنٛزپشن شراب چوٚن چھُ کٔشیٖرِ سوسایٹی منٛز اکھ موٚکُر چیٖز اگر أسۍ وٕچھو یہِ چوٚن تہٕ چھُ اکھ لیٖگل کٲم مگر یۄس سون یہِ مُسلمان کٔمنِٹی چھِ اَتھ منٛز ہٮ۪کو نہٕ أسۍ شراب چَتھ کِہیٖنۍ نہٕ تِکیٛازِ یہِ چھُ گُناہ تِمہٕ یِم یِم چٮ۪وان چھِ پرٛیویٹس منٛز تِمن چھِنہٕ ٹٮ۪نٛشن ہٮ۪وان کِہیٖنۍ نہٕ تہٕ یِم لُکھ چھِ آسان تِمن سۭتۍ چھَنہٕ یِمن کانٛہہ چیٖز بیٚہوان کِہیٖنۍ نہٕ تِم چھِنہٕ ہٮ۪کان اَمہِ سۭتۍ کرٛٹسایز أمِس کِہیٖنۍ نہٕ تِکیٚازِ یُس یہِ شراب چھُ یہِ چھُ یِوان وُچھنہٕ خراب اکھ صحت خٲطرٕ تہِ بیٚیہِ خانٛدانُک رٮ۪واج تہِ وٕچھںہٕ خٲطرٕ یِمہٕ جوان چھِ تِم چھِ زیادٕ تر چٮ۪وان شراب تِکیٛازِ تِمن چھِ آسان ڈِپرٛٮ۪شن تِم چھِ یژھان زٕ أسۍ گٔژھ یَتھ دُنیاہس نِش الگ گژھٕنۍ تہٕ پتہٕ ییٚلہِ یِم تِم شراب چھِ چٮ۪وان تِمن منٛز کیٛاہ چھِ گَژھان تِم چھِ گژھان الگ تھلگ تہٕ بیٚیہِ چھِ تِمن منٛز کُمنِٹی منٛز عزت روزان کِہیٖنۍ نہٕ اگر أسۍ بیٛاکھ چیٖز وٕچھو لۄکچارسٕے خانٛدر شُرٮ۪ن خانٛدر کَرُن چھُ اکھ کامن کٔشیٖرِ منٛز تہٕ یہِ سا آو دۄہ کھۄ دۄہ چھِ یہِ شِفٹ گَژھان اگر أسۍ وٕچھو اَمِکۍ ٹرٛیڈِشن ٲسۍ گۄڈٕ مگر آز چھِنہٕ مانان کِہیٖنۍ نہٕ زیادٕ تر چھُ کورٮ۪ن خٲطرٕ تِکیٛازِ اگر نہٕ تِم ماینَر آسَن یعنی یہِ تِم ارداہ ؤہٕر گٔژھِتھ چھِ تِمن چھِ تَمے وِزِ ژھٕنان خانٛدر کٔرِتھ تہٕ مول چھُ یَژھان زِ بہٕ مکلاوہا پنٕنۍ کٲم سُہ چھُ کَران کٲم ییٚلہِ لوکچی آسہِ سُہ چھُ کَران أمِس کورِ خانٛدر تہٕ یُس زِ پنُن یہِ چھُ عزت سُہ چھُ بچاوان تہٕ بیٚیہِ چھِنہٕ کَران کِہیٖنۍ نہٕ مگر یِم کیٚنٛہہ لا آے کرنہٕ یِمو سۭتۍ ووٚنُکھ زِ بایا چیلڈ مَریج چلہِ نہٕ کِہیٖنۍ نہٕ زیادٕ تر چھِ اگر وٕچھو گامن منٛز چھِ یِوان لبنہٕ شہرن منٛز چھِنہٕ یِوان کِہیٖنۍ لبنہٕ بیٛاکھ یُس وٕچھو ڈِوٲرٕس یُس ڈِوٲرٕس چھُ یہِ چھُ اکھ اہم معاملہٕ یَتھ پٮ۪ٹھ أسۍ کتھ ہیٚکہِ آز کر کَرٕنۍ کٔشیٖر سوسایٹی منٛز خانٛدر چھُ یِوان وٕچھنہٕ اکھ رول اکھ پوٗرٕ زِندگی خٲطرٕ سات خٲطرٕ نفر تہٕ یِمہٕ پانؤنۍ بٲژ زٕ چھِ آسان تِمن چھِ یِوان زٕ تُہۍ ہیٚکِو عُمرِ بھر روزنہٕ مگر اگر تِم لڑٲے کَران تِمن چھِ گَژھان بٔڑ لَڑٲے تِمن سۭتۍ کیٛاہ چھِ تِم چھِ ڈِوٲرٕس نِوان ییٚلہِ بٲژ زٕ ڈِوٲرٕس چھِ دِوان اَمہِ سۭتۍ چھِ تِمن اکھ سمٲجی منٛچھاونہٕ یِوان زیادٕ تر زٔنۍ تِکیٛازِ تٔمِس چھِ وارِیاہ لُکن ہُنٛد پٮ۪وان بوزُن تہٕ بیٚیہِ چھِ تٔمِس وارِیاہ مُشکِل گَژھان بیٚیہِ خانٛدر کرون یۄس یہِ ڈِو یۄس یہِ ڈِوٲرس زٔنۍ آسہِ أمِس سُنٛد چھُنہٕ آسان کانٛہہ فالٹ مگر تویتہِ چھِ أمۍ سٕے کھسان سورٕے تہٕ یہِ چھَنہٕ ہٮ۪کان بِچٲر بیٚیہِ خانٛدر کٔرِتھ کِہیٖنۍ نہٕ تہٕ أمۍ سُنٛد یُس چھُ سُہ چھُ أمۍ سٕے پٮ۪ٹھ پٮ۪وان اگر أسۍ وٕچھو آز کل چھُ گژھان کٔشیٖرِ منٛز اٮ۪کسٮ۪پٹ ڈِوٲرس تِکیٛازِ آز کل چھِ تِمن گژھان دوٚیِم خانٛدر برٛونٛہہ کالہِ اوس نہٕ گَژھان کِہیٖنۍ نہٕ بیٛاکھ وٕچھو أسۍ جنٛڈر رولٕز تہٕ فیملی رولٕز کٔشیٖرِ ٹرٛٮ۪ڈِشن منٛز چھُ رول اکھ اہم چیٖز یَتھ منٛز مٔہنیوٗ زٔنۍ چھِ یِوان پرٛٮ۪تھ کانٛہہ ڈِوٹی مٔہنی چھِ تِم چھِ زیادٕ یِمن زن زَنہِ چھِ دِوان کِیَر یا مدتھ چھےٚ کَران اگر أسۍ وٕچھو وارِیاہ کورِ چھےٚ تِمہٕ یِمو پران ورُن یَژھان چھےٚ تہٕ پنٛنہِ گَرِ نِش دوٗر چھِ آسان مگر یُس سماجُک اثر چھِ آسان تہنٛدن گرِ تُہۍ مہٕ سوزۍوُن کوٗر نٮ۪بر کِہیٖنۍ تِکیٛازِ کوٗر چھِ گرِچ اکھ عٮ۪زتھ